یَتھ گامَس بہٕ مَنٛز بہٕ روزان چھَس تَتھ چھِ وَنان گوجرا یُس ڈِسٹرک بَڈگٲمِس مَنٛز چھُ بَڈگام پٮ۪ٹھ چھُ سُہ سَتھ کِلوٗ میٖٹَر تَقریباً دوٗر تہٕ یَنہٕ پٮ۪ٹھ بہٕ مَطلَب فِکرٕ پیٚیَس چیلڑٕہُڈ پٮ۪ٹھ وُنیُک تانۍ چھُ ہہُ اکھ مٲلہٕ یعنی مٲلہٕ یِوان مَناونہٕ ؤرۍ یہِ پَتہٕ ؤرۍ یہِ ؤریَس مَنٛز اَکہِ لَٹہِ یِوان مَناونہٕ یُس سُہ مٲلہٕ چھُ سُہ چھُ أکِس آستانَس پٮ۪ٹھ یِوان مَناونہٕ سُہ آستان چھُ بِلکُل سٲنِس گامَس مَنٛز واقعہ یُس سُہ آستان چھُ سُہ چھُ أکِس صوفی بُزَرگہٕ سُنٛد یعنی تَقریباً ہَتھ زٕ ہَتھ ؤری برونٛہہ چھُ اوسمُت اکھ پیٖرِ پیٖرِ بٕزَرگ یمہِ سُنٛد قَبرِ شریٖف تَتہِ چھُ تہٕ تَتھ تتھ آستانَس پٮ۪ٹھ چھِ یِوان ؤرۍ یَس مَنٛز اَکہِ لَٹہِ یہِ اُرُس مَناونہٕ مٲلہٕ یہِ مَناونہٕ تہٕ یُس یہِ مٲلہٕ چھُ مےٚ چھُ وٕنہِ تہِ یاد کہِ ییٚلہِ بہٕ لَکٹہِ ٲسِس گَژھان اتھ مٲلَس مَنٛز اَتہِ ٲسۍ چیٖز آسان واریاہ تِم بَچَن ہٕنٛدۍ خٲطرٕ لَکٕٹۍ لَکٕٹۍ چیٖز آسان یَتھ أسۍ وَنان چھُ جوٗلہٕ سَوٲر جوٗلہٕ سَوٲر ٲسۍ أسۍ چیٚوان آ پَراٹ یَتھ أسۍ وَنان چھِ مۄنجہِ پَراٹ تِم ٲسۍ أسۍ کھیٚوان پوٗرٕ دۄہَس ٲسۍ بھیٖڑ آسان تَقریباً اوس سُہ تریٚن دۄہَن سُہ مٲلہٕ آسان واریاہ بھیٖڑ ٲسۍ آسان یِم تہِ اَسہِ ہَمساے گام چھِ أندۍ پٔکۍ تَتکۍ سٲرٕے لُکھ ٲسۍ یِوان تِم ٲسۍ تٔہَر اَنان تٔہر ٲسۍ بٲگراوان نِیاز ٲسۍ کَران دُعا تہِ ٲسۍ پَران